پانٛژھ نَمبٲرس یِم درمیان چھِ یِوان ٹیٚن پیٚٹھ وَن کَرورَس تام تِم گٔے ہتھ ساس دَہہ ساس لَچھ دَہہ لَچھ